مےٚ اَنیٚو اَکھ مِکسَر ییٚمیُک قۭمَتھ زَن پانٛژھ ساس رۄپیہِ اوس ییٚلہِ مےٚ یہِ مِکسَر اوٚن مےٚ باسیٚو یہِ واریاہ اَصٕل چیٖزییٚلہِ مےٚ یہِ مِکسَر گۄڈٕ یوٗز کوٚر تہٕ گۄڈٕ چَلٮ۪یٚو یہِ واریاہ اَصٕل دۄیہِ دُہۍ باد ییٚلہِ مےٚ یہِ بیٚیہِ چَلوٚو تہٕ یہِ اوس پانَے بنٛد گژھان ییٚلہِ بہٕ اَتھ مِکسَرَس منٛز کانٛہہ دوٚڑ چیٖز اوسُس ترٛاوان مَثلن دالچیٖن ایٚمیُک یُس أنٛدرِم بٕلیٚڈ اوس سُہ اوس پانَے نیٖرِتھ یِوان منٛزٕ ییٚلہِ بہٕ اَتھ اوسُس بنٛد کَرنُک بَٹُن دِوان تہٕ یہِ اوس یَلہٕ گژھان ییٚلہِ بہٕ یَلہٕ گژھنُک بَٹُن اوسُس دِوان تہٕ یہِ اوس بنٛد گژھان